اسَلام علیکُم أسۍ حٕظ چھِ یِم خاص پھیٚسٹِول چھِ آسان خاص کَر وَنو أسۍ عیٖدٕے أسۍ چھِنہٕ ییٚتہِ تیٖتھۍ ہُم پھیٚسٹِوَل مَناوان کِہیٖنۍ تہٕ اَلبَتہ عیٖد ویٖد چھِ أسۍ مَناوان یا بیٚیہِ کانٛہہ مَطلَب ہہُ آسہِ نے کانٛہہ تہِ چھُ آ عاشوٗراہَس پیٹھ چھِ آسان یا شَبٕکۍ دۄہ چھِ آسان مَطلَب مَذہبی کینٛہہ تہِ فیسٹِوَل یِم آسان چھِ تِمَن پیٹھ چھِ أسۍ واریاہ اصل پٲٹھۍ چیٖز کینٛہہ اَنَان خَرچاوَان کینٛہہ تہِ مَطلَب خوشی سان کَرَان یہِ عیٖد ہُنٛد دۄہ ٲستَن یا بَدَل کانٛہہ مُحَرَمٕکۍ دۄہ ٲسِنۍ یا شَبَن ہٕنٛدۍ دۄہ ٲسِنۍ تِمَن دۄہَن حٕظ چھِ أسۍ کَران اصل پٲٹھۍ خرٕچ پونٛسہٕ وونٛسہٕ بیٚیہِ چھِ گَرِ تہِ بَناوان اصل چیٖز خاص کَر مَطلَب ییٚلہِ وا کمٕے کمٕے تِہ کانٛہہ بَنایہِ کَمَس کَم چھِ توتہِ یَکھٕنۍ یا رِستہٕ یا کَباب ییٚمس یُتھ باسہِ کانٛہہ بَنایہِ سٲری چیٖز تہِ کانٛہہ بَنایہِ اَکٕے چیٖز تہِ ماز چھِ ژیٹان سیوٚد کَنہِ پیٹھ پَتہٕ چھِ لۄکٕٹۍ تِم ڈُلہٕ بَناوان تہٕ بَناوان چھِکھ أڈۍ بَناوان رِستہٕ تہٕ أڈۍ بَناوان یَکھٕنۍ یا أڈۍ چھِ تھاوان ماز ہُتھٕے پٲٹھۍ بَناوان کینٛہہ گۄشتاب وۄشتاب کینٛہہ تہٕ ییٚمِس یِم یِم چیٖز چھِ عام اَکثَر بَناوان سٲری تہٕ کانٛہہ چھُ کَران کٲم کانٛہہ چھُ بِریانی بَناوان یا بیٚیہِ چھِ بَناوان خاص چاے کانٛہہ سُپیٚسفِک یتھ مَنٛز اَسہِ قہوٕ چھِ بَناوان اَصل پٲٹھۍ یا پٔژھۍ ؤژھۍ یِم یِوان چھِ تِہٕنٛد خٲطرٕ ژوٚٹ بَناوان گَرِ آسان بَنٲے مٕتۍ اَڈیٚو پوٚراٹ أڈۍ چھِ بَناوان یِم مُٹھی یا أڈۍ چھِ بَناوان مَٹَر وٕنکٮ۪ن چھِ بیٚیہِ سٲری بَناوان یِم لٔڑوٗ ؤڑو تہِ گَرِ خاص کَر مَطلَب وٕنکٮ۪ن یِم ریٚسِپی ویٚسِپی اورٕ یورٕ چھِ مَطلَب گَژھان شیر ویر تہٕ یِم چیٖز تہِ چھِ بَناوان گَرے مَگَر أسۍ چھِ زیادٕ تَر اَگَر پَننہِ گَرِچ کتھ کَرو أسۍ چھِ زیادٕ یِہے یَکھٕنۍ رِستہٕ تہٕ کَباب چھِ أسۍ لَگ بَگ بَناوان اَگَر یِم پھیٚسٹِولَن ہٕنٛز کَتھ کَرو کانٛہہ تیٚہوار ییٚلہِ مَناوان چھِ تہٕ بیٚیہِ یِمَن پرژھان چھِ أسۍ ہُمَن پَننٮ۪ن پۄپھَن وۄپھَن پۄپھٕ چھِ اَسہِ آسان یا پیٚتٕر چھِ آسان یا پۄپھٕے وۄپھٕے چھِ یِوان تِہٕنٛدۍ شُرۍ چھِ یِوان مَطلَب ماتامالٕے مٲنِو تُہۍ ماتامال چھِ تِم یِوان تہٕ تِہٕنٛدۍ خٲطرٕ چھِ آسان خاص کینٛہہ احتِمام کَرُن کَوٚرمُت یۄس یَکھٕنۍ چھِ آسان تَتھ چھُ زومُت دۄد یہِ تراوان تہٕ کُنہِ ساتہٕ چھِ بَناوان یَتھ پٲٹھۍ تہِ اَگَر سَبزی آسہِ کانٛہہ وانٛگَن آسن یا اَلہٕ آسن تِمَن چھِ پَتہٕ أسۍ دۄدٕ یَکھٕنۍ مَطلَب کینٛہہ وَنان اَلَن ہٕنٛز یَکھٕنۍ یا وانٛگنَن ہٕنٛز یا مَٹَر مَٹرَن بَناوان کینٛہہ تہٕ یا مَٹرٕ تہٕ بیٚیہِ بَناوان یِم مَشروٗم یا مَشروٗم مَٹرٕچ کانٛہہ مَطلَب ریٚسِپی آسہِ کینٛہہ تہٕ سُہ چھُ بَناوان یِم چیٖز چھِ أسۍ زیادٕ تَر بَناوان پھیٚسٹِولَن پیٹھ بیٚیہِ چھِ ژۄچہِ بَناوان یِژھ یِم گَرِ تہٕ یِم تِم لَداخٕکۍ وَداخٕکۍ ژۄچہِ چھِ آسان تِمَن چھِ أسۍ یِم تِم تہِ چھِ أسۍ کوٗشِش کَران گَرِ بَناوٕنۍ یِم آ اَکثَر مَطلَب لَداخ چھ بَناوان تَتھ چھُ اَسہِ تراوُن اوٹ تہٕ ٲٹِس مَنٛز چھِ کَران کٲم تَتھ مَنٛز چھِ بیکِنٛگ سوڈا رَلاوان بیٚیہِ چھُ تَتھ پیٚوان تراوُن یہِ کھَنٛڈ تہٕ دۄد تہٕ پَتہٕ چھُ پیٚوان بَناوٕنۍ ژوٚٹ اَتھٕ سۭتۍ یتھ پیٹھ چَکنا بیلَس پیٹھ پَتہٕ چھِ کَران کٲم پَتہٕ چھِ أسۍ سُہ تَلان یتھ فراے کَرُن چھِ وَنان أسۍ چھِ وَنان کٲشِرۍ پٲٹھۍ تَلُن أسۍ چھِ سُہ تَلان پَتہٕ یتھ مَنٛز یَتھ اولایِو اۄیِل یا کہِ یہِ آسہِ رِفاین اۄیِل آسہِ تہٕ تٔتھۍ رِفاین اۄیِلَس مَنٛزٕے چھِ أسۍ ہُتھ تِلَس مَنٛز چھِنہٕ تَلان کینٛہہ تہٕ یِم ریٚسِپی چھِ یِم خاص کَر أسۍ یِمَن تیٚہوارَن پیٹھ چھِ بَناوان شُکریہ